ہیلو السلامُ علیکُم آ ڈاکٹر صٲب ٹھیٖک چھِو حظ اَہَن حظ صحت چھُو حظ ٹھیٖک آ تُہۍ چھِو نہٕ حظ ڈاکٹر بِلکیٖس یہِ اٮ۪کچُولی میم بہٕ حظ یِم ہا بہٕ ٲسٕس یِم بہٕ چھَس یِوان بہٕ چھَس ہُہ یہِ سارہ یُس یِوان چھِ تۄہہِ نِش اَہن حظ اۭں بہٕ آیَس آز ہاسپِٹَل مگر تُہۍ ٲسِو نہٕ تَتہِ کِہیٖنۍ دوٚپُکھ تۄہہِ چھو گٔمٕژ کیٛاہ تام ٹرٛانَسفَر مگر مےٚ چھِ تُہُنٛدُے یہِ گژھان سیٚود دَوا بہٕ حظ چھَس اٮ۪کچُلی بٮ۪مار مےٚ چھِ واریاہ دود یہِ زُکام چھٲتۍ خراب تَپھ تۭر تہٕ اَہَن حظ مےٚ حظ چھِ یِہوٚے یہِ چھِنہٕ حظ آز یہِ زُکام بیٚیہِ چھٲتۍ خراب بیٚیہِ تَپھ تۭر یہِ کیٛاہ یی چھِنہٕ حظ آز یہِ سارنی مےٚ ووٚن بہٕ وَنو تۄہہِ یی اَہَن حظ

ٹھیٖک حظ یہِ ٹھیٖک حظ وۄنۍ چھِ وۄنۍ کیٛاہ کَرٕ بہٕ فِلحال نہ وٕکٮ۪نَس چھُنہٕ مےٚ کٕہۭنۍ

یہِ یہِ اٮ۪زتھرٛومایسِن اوس بیٚیہِ حظ اوس اَسہِ اَتھ کیٛاہ وَنان پیرَسٹٕمال بیٚیہِ حظ اوس ہُہ چھاتہِ دَوا بوتل اَکھ تِم ہیٚکوٕ حظ کھٮ۪تھ کَپھ سِرَپ ٹھیٖک حظ چھُ ٹھیٖک چلو ٹھیٖک حظ ٹماٹرَن سۭتۍ ہٮ۪کہٕ حظ وٕنۍکٮ۪ن بَتہٕ کھٮ۪تھ چلو ٹھیٖک حظ چھُ اَدٕ کیٛاہ السلامُ علیکُم